ییٚلہِ تہِ سانؠن گَرَن منٛز یا سانؠن ہمساے گٔرِی منٛز کانٛہہ بوٚڑ بار فَنٛگشَن یا خانٛدر آسہِ کٲنٛسہِ نِشٲن آسہِ کٲنٛسہِ پٔژھِل آسہِ یا کانٛہہ کُنہِ جایہِ کانٛہہ مُلٲزِم لوٚگمُت آسہِ تِمَن آسہِ سال کَرُن أسۍ ہَسا چھِ گۄڈٕنیٚتھٕے آب تھاوان واریاہَس مؠقدارَس منٛز جَمع تِکیازِ بَرٛوسہٕ چھُنہٕ آسان کینٛہہ کہِ نَلکَن کَر گژھِ آب روٗد مَا لاگہِ آب ما گژھِ موٚکُر گۄڈنیٚتھٕے چھِ أسۍ تھاوان یہِ اِنتِظام آبُک کٔرِتھ تِکیازِ پَتہٕ گژھِ نہٕ اَسہِ پیٚوٚن کانٛہہ تہِ مُشکِل مُشکِلاتُک سامنہٕ گژھِ نہٕ اَسہِ پیٚوٚن کَرُن کینٛہہ ییٚمہِ ساتہٕ زَن آبٕچ ضرورت پیہِ اَسہِ گژھِ آسُن یہِ وقَتس پؠٹھ وقَتس پؠٹھ گژھِ آسُن مۄیَسر یہِ آب اَسہِ یا بے صاف آب چھِ آب چھِ اَمہِ موٗجوٗب تِکیازِ اَتھ منٛز اگر لَژھ وغیرہ کانٛہہ ٲس کُنہِ جایہِ سۄ وَژھہِ تَل کُنَتھ پؠٹھ روزِ پَتہٕ صاف آب بیٚیہِ نَسا پیٚیہِ نہٕ دوٗرِ اَنُن کینٛہہ کانٛہہ گَرٕ چھُ آسان دوٗر بَسان تِمَن توٚت چھُنہٕ نَلکہٕ فیَسلٹِی آسان کینٛہہ کِہُر چھُنہٕ تِمَن آسان کینٛہہ یا تَپٲرۍ چھنہٕ کۄل آسان کینٛہہ أسۍ چھِ واریاہَس مؠقدارَس منٛز آب گۄڈنؠتھٕے جمع تھاوان ییٚمہِ سۭتۍ نہٕ پَگہہ کانٛہہ مُشکِلات اَسہِ بٕتھِ کٔنۍ یی کینٛہہ آب بیٚیہِ چھِ تِکیازِ کٲشِر کٲشِر کٔشیٖر منٛز ییٚلہِ تہِ کانٛہہ بوٚڑ بارٕ کانٛہہ فنٛگشَن آسہِ خانٛدَر آسہِ آبٕچ چھِ ییٚتہِ واریاہ ضروٗرت پیٚوان تِکیازِ ییٚتیُک یُس زَن تہذیٖب چھُ ییٚتہِ چھِ گۄڈٕ کینٛہہ کھیٚن چیٚن برونٛہہ اَتھٕ پٹھراوُنہٕ یِوان یَتھ منٛز تَتھ خٲطرٕ تہِ چھِ اَسہِ واریاہ زیادٕ آبٕچ ضروٗرَت پیٚوان تَوَے چھِ اَسہِ پیٚوان آب تھَوُن واریاہ واریاہس مٮ۪قدارَس منٛز گۄڈٕنیٚتھٕے جمع یا بانہٕ چھِ پَتہٕ تَمہِ پَتہٕ چھَلٕنۍ پیٚوان تمہِ خٲطرٕ چھُ الگ آب لَگان رَنٛنہٕ پاکنہٕ خٲطرٕ چھُ الگ آب لگان توے چھِ اسہِ پیٚوان آب واریاہَس مقدارَس منٛز جمع تھاوُن